وعلیکُم السلام تُہۍ چھُو حظ آ تُہۍ چھِو حظ اَمان ہوٹلَہٕ پٮ۪ٹھ اچھا اچھا ٹھیٖک ٹھیٖک اَسہِ حظ اوس یہِ اَسہِ اوس اَتہِ سِٹے خٲطرٕ یہِ کَمرٕ ضرورَت روز خٲطرٕ کَمرٕ ضرورَت اَسہِ چھِ پانٛژَن دۄہَن اَتہِ روزُن یہِ چھُنہٕ حظ گُلمَرٕگ اچھا اچھا ٹھیٖک ٹھیٖک یہِ اَسہِ حظ اوس اَتہِ کَمرٕ ضرورَت میانہِ خٲطرٕ سِٹے کَرنہٕ خٲطرٕ اَسہِ اوس تھوڑا یہِ گُلمَرٕگ وٕچھُن اَتہِ اوس اَسہِ ایٚکٕسپٕلور کَرُن اَسہِ ٲسۍ واریاہ جایہِ اَتچہِ وٕچھنہِ تمہِ موٗجوٗب چھِ اَسہِ أسۍ ٹھیٖک ٹھیٖک مگر مےٚ تھٲیوٕ تُہۍ برٛونٛٹھٕے ؤنِتھ کہِ اَتہِ کٕم کٕم فیسَلٹیٖز چھِ روزنہٕ خٲطرٕ مطلب اَصٕل چھا کَمرٕ کِتھ چھِ اگر حظ تُہۍ مےٚ فوٹوٗ تہِ سیٚنٛڈ ہیٚکِو کٔرِتھ تہٕ بہٕ ہٮ۪کہٕ ہا تیٚلہِ وٕچھِتھ بیٚیہِ کٔرِو أسۍ تُہۍ فون اۭں اۭں اچھا واش روٗم وغیرہ اَصٕل فیسَلٹی چھےٚ اَتہِ آ سڑکہِ پٮ۪ٹھ کوتاہ دوٗر چھِ یہِ زٕ کِلوٗ میٖٹَر چھا مین سڑکہِ پٮ۪ٹھ ٹھیٖک ٹھیٖک وَلہٕ حظ کیٚنٛہہ چھُنہٕ پَرواے تہٕ أسۍ وٕچھو بہٕ کَرمو تیٚلہِ تۄہہِ اِنفارم مگر تُہۍ ؤنِو مےٚ کہِ مطلب اَصٕل چھا روزنہٕ خٲطرٕ چھےٚ اَصٕل جاے تُہۍ ؤنِو کہِ پے کوتاہ چھُ دیُن مطلب راتَس کوتاہ چھُو تُہۍ ہیٚوان تمے حِساب چھُ اَسہِ پانٛژَن دۄہَن ہُنٛد وُچھُن او ہو نہ نہ نہ نہ نہ سُہ حظ گوٚو واریاہ زیادٕ نہ نہ نہ میٛانہِ حِساب حظ گوٚو سُہ واریاہ نہ نہ نہ تھوڑا کٔرِو بیٚیہِ کَم تُہۍ اگر تُہۍ کَم کٔرِو تِکیٛازِ کہِ بیٚیہِ سوٗزِو تُہۍ فوٹو تَمے حِسابہٕ وُچھو أسۍ فیسَلٹی کیٛاہ چھِ تمے حِساب دِمو أسۍ چلو ٹھیٖک چھُ زٕ ساس أسۍ چھِ ترٛےٚ نَفر ٹھیٖک ٹھیٖک وَلہٕ کَنسیشَن کٔرِو تُہۍ مگر یہِ اَسہِ گژھن اَتہِ فیسَلٹیٖز اَصٕل آسٕنۍ واشروٗمٕچ فیسَلٹی گَژھِ اَصٕل آسٕنۍ کھیٚون چیٚون چھا اَتہِ ایٚولیبٕل ٹھیٖک چھُ اگر مےٚ تُہۍ ترٛٲیِو یَتھ وَٹٕس ایپس ترٛٲیِو تُہۍ مےٚ فوٹو کَمرُک فوٹو ترٛٲیِو بیٚیہِ ترٛٲیِو واشروٗمُک فوٹو تہٕ تمے حِسابہٕ وَنہٕ بہٕ باقیَن تہِ یِم مےٚ سۭتۍ بیٚیہِ زٕ نَفَر چھِ تیٚلہِ ہٮ۪کو أسۍ اور یِتھ تہٕ أسۍ وَنو تۄہہِ أسۍ یِمو نہٕ حظ ووں تُہۍ ترٛٲیِو اَسہِ حظ فوٹو أسۍ یِمو پَگہہ کٲلکیتھ یِمو أسۍ تَمے حِسابہٕ وُچھِو أسۍ پَتہٕ پانٛژھ دۄہہِ بار اَدٕ کیٛاہ تُلِو ٹھیٖک چھُ تیٚلہِ